اَہَن حظ اَہَن حظ اَہَن حظ اِسلیے چھِ مےٚ رَمزان احمد تٲنٛترے وَلدِ غُلام احمد وٲنٛترے ناو اَہَن حظ اَہَن حظ سُہ حظ چھُ دۄدریوٚمتُے دۄدریوٚمتُے أسۍ حظ چھِ دۄدریوٚمتُے کٕنان زیادٕ أسۍ حظ چھِ یِہَے نیران دۄدرٲیمژٕے اَہَن حظ اَہَن حظ یہِ حظ چھِ سٲنۍ مَشہوٗر سبزی دۄدرٲیمٕژ سبزی سُہ حظ چھِ مےٚ تھٲومٕتۍ أڑۍ بٔتۍ ٹماٹَر چھِ گَژھان دوٗن زٕ لچھ کِلوٗ ہاکھ چھُ گَژھان پانٛژھ لَچھ اَرتٲجی ساس تہٕ بیٚیہِ دُوَنٛزاہ رۄپیہِ تہٕ پنٛژاہ پۅنٛسہٕ اَکھ کِلوٗ اَلہٕ چھِ گژھان دَہ لَچھ آ ژُوَنٛزاہ رۄپیہِ پانٛژھ لَچھ اَرتٲجی ساس ژۄوَنٛزاہ رۄپیہِ اَکوُہ پۅنٛسہٕ یہِ حظ چھِ دَدریمٕژ سَبزی تۄہہِ کیٛاہ وَنہٕ ہو بہٕ یہِ کیٛاہ چھِ یہِ چھِ واریاہ اَصٕل حظ یہِ دُکان چھُ اَسہِ ییٚلہِ تُہۍ گَرِ نٮ۪بَر نیٖرِو تۄہہِ ٲسوٕ آ پَتہٕ چھُو تۄہہِ پَکُن پَتہٕ یُتھُے تُہۍ ہوٗتَس گرٛاوُنٛڈَس نِش وٲتِو تَتَس چھِ اَکھ اَصٕل جاے سُے خراب جایہِ خراب جایہِ اَنٛدٕ کَنہِ چھِ أسۍ بِہِتھ بورڈ چھُ اَتھ ناو دَدریمٕژ سبزی ڈِسکاوُنٛٹ حظ گژھِ ڈِسکاوُنٛٹ گژھِ اَتھ گُتُل اَہَن حظ تۄہہِ حظ گژھِو پانٛژَن لَچھَن یِہَے یہِ تُہۍ دیٖزیٚو اگر تُہۍ پَنٕنی چھِو تُہۍ دیٖزیٚو تُہۍ شےٚ لَچھ رۄپیہِ بَس یہِ نہَ حظ چھُنہٕ کھالُن یہِ حظ گوٚو ڈِسکاوُنٛٹ اَتھ تُہۍ چھُو نہٕ حظ پَنٕنی اَہَن حظ اَہن حظ آ ٹھیٖک حظ چھُ یِیِو حظ تُہۍ یور پَتہٕ ییٚلہِ بیٚیہِ حظ اَکھ أنۍزیٚو گَرِکۍ کاغذ سۭتۍ بیٚیہِ أنۍ زیٚو پۅنٛسہٕ زٕ بۄہرِ اَگر پَتہٕ نِیِو تُہۍ ییٚتہِ اَکھ نِیِو ٹماٹر زٕ کِلوٗ بیٚیہِ نِیِو ہاکھ زٕ کِلوٗ بَس یُتُے یی ؤنِو حظ ؤنِو کیٛازِ حظ ٹھیٖک حظ چھُ ٹھیٖک